اسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖکٕے نہ یہِ اَسہِ گوٚو یہِ کُلۍ کھٮ۪لم فون جِناب تُہۍ چھُوا آز اَتہِ اَتہِ چھُ آز اَیٚڈمِشَن چَلان مےٚ حظ اوس لۄکُٹ اَکھ بَچہِ سُہ چھُ پران تھٲڈَس سُہ حظ اوس بیٚیِس گورمِنٹ سکوٗلَس پران بہٕ اوسُس دَپان بہٕ کَڑن سُہ تَتہِ نٮ۪بر مےٚ ہَسا بوٗز أمۍ سکوٗلُک اٮ۪ڈوَٹایزمٮ۪نٛٹ دَپان یہِ چھُ واریاہ اَصٕل سکوٗل اَمہِ موٗجوٗب چھُس دپان بہٕ ترٛاوہَن یہِ اوٗرۍ اس لیے چھُس بہٕ جانُن اِسلیے حظ چھُس بہٕ یژھان زانُن زِ اَتہِ مطلب اَتہِ کیٛاہ کیٛاہ سَبجَکٹ چھُو تۄہہِ پرناوُن اَہَن حظ اچھا ٹھیٖک اَوا اَوا اچھا یہِ ؤنۍ تَو مےٚ کشمیٖری چھِوٕ تۄہہِ ییٚتہِ پرناوَان آ یہِ لَیب وَیٚب کرناوَان سایِنَسَس چلو ٹھیٖک گوٚو اچھا یہِ ؤنۍ تَو مےٚ ییٚتہِ گا یہِ گاڑِ کیٛاہ چھُ یہِ چھُ اَتھ ٹرٛانَسپوٹ چھُ اَتہِ اَیٚوَیٚلیبٕل گاڑِ خٲطرٕ تِکیٛازِ أسۍ چھِ تھوڑا دوٗرٕے أسۍ چھِ اَتہِ پٮ۪ٹھ پانٛژھ شےٚ کِلوٗمیٖٹر مےٚ چھِ أسۍ حظ چھِ روزَان ہٲبلِش اَوا اَوا میٖر بازرٕ پٮ۪ٹھ چھا گاڑِ دوٚپ گاڑِ اَیٚوَیٚلَیبٕلِٹی چھِ اچھا یہِ ؤنۍ تَو مےٚ سٲری اَیٚڈمِشَن فی یا بیٚیہِ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ کوٗتاہ چھُ مےٚ فی بَرُن سورُے کۄلٮ۪کشَن کوٗتاہ یی ژَتجی ساس رۄپیہِ چھا اَیٚڈمِیٖشَن نہَ حظ یہِ گوٚو نہ یہ حظ گوٚو واریاہ فِفتسٕے چھِ لٔڑکہٕ پران تھٲڈَس تھٲڈ حظ تھٲڈَس وۅنۍ یہِ چھُ تھوڑا کمزو ہے یہِ چھُ تھوڑا کَمزورٕے پَہمَتھ نا یہِ چھُ تھوڑا کمزورُے پَہمَتھ بہٕ چھُس دَپان بہٕ تھاوان یہِ فٕسٹَسٕے وۅنۍ

مےٚ دوٚپ مےٚ دوٚپ نہ وۅنۍ مےٚ چھُ یہِ کَمزوٗری پَہَم بہٕ چھُس دپان بہٕ تھاوان یہِ فٔسٹَسٕے وۅنۍ وۅنۍ کیٛاہ کَرو

نہ حظ أسۍ چھِ موزوٗر موزوٗر دار أسۍ کیٛاہ بَرو یوٗتاہ فیٖس وۄنۍ کَم وَم کٔرِو وۄنۍ تھوڑا وَل وۄنۍ کَر یِم بہٕ تیٚلہِ اوٗرۍ یِتھ پٲٹھۍ کَر کَرو ایٚڈمِشَن اَتھ خٲطرٕ اَتھ خٲطرٕ ما چھُ مےٚ کیٚنٛہہ اور اَنُن کیٚنٛہہ سَٹفِکَیٹ وَٹفِکَیٹ چلو سَر ٹھیٖک گوٚو چلو چلو اسلامُ علیکُم شُکریہ شُکریہ